یُس سا کٔشیٖر منٛز چھُ ییٚتہِ ہسا چھِنہٕ زیادٕ گریٖن یاڈس ایویلیبٔل جانورن خٲطرٕ کیٚنہہ تہٕ نیبرِمن مُلکن منٛز ہسا چھُ جانورن خٲطرٕ گریٖن یاڈس مَگر کٔشیٖر منٛز ہسا چھِ گریٖن یاڈس کِہِنۍ ییٚتہِ ہسا چھِ واریاہ شاٹیج گریٖن یاڈس منٛز ییٚتہِ ہسا چھُنہٕ ماحول تمہِ آیہِ ٹھیٖک کِہینۍ نہٕ ییٚتہِ ہسا چھِ اینملن پٮ۪ٹھ پیوان بیڈ اِمپیکٹ مطلب اینوارمینٹ چینجٔز سۭتۍ حظ ییٚتہِ حظ چھُ وِنٹ تہِ آسان تہٕ سَمر تہِ حظ آسان وِنٹرَس منٛز ییٚلہِ أسۍ سَمرَس منٛز چھ گژھان تیٖر پَتہٕ حظ چھُ سُہ وِنٹرَس منٛز گژھان یُس وِنٹر چھُ یِوان سُہ ہسا چھُ واریاہ بیمار گژھان سُہ سا چھُ اَسہِ کولڈ کران فیٖل پَتہٕ ہسا چھِ بیمار گژھان أمِس ہسا چھُ کران زُکام واریاہ واریاہ چیٖز فیور حظ کھسان تۭرِ سۭتۍ واریاہ واریاہ چیٖز حظ چھِ گژھان تٔمِس ویدرچ پروبلِم حظ چھِ گژھان یا واٹر شوٹیج حظ چھُ منٛزٕ گژھان ییٚلہِ نظ تریش چھُ بَنان جانورَس تہٕ سُہ کیاہ چیٚیہِ سُہ چھِ گژھان تٔمِس پتہٕ پروبلِم پٔلاسٹِک ہسا چھُ آسان واریاہ یَپٲرۍ پَتہٕ آسان یِم پٔلاسٹِک کھٮ۪وان تَمہِ سۭتۍ ہسا پروبلِم گژھان جانور گژھان بیمار سُہ کٔلایمیٹ چھُ اَتھ منٛز آیہِ واریاہ چینج اِنسانَس سَمر وِنٹر وِنٹر ییٚلہِ ہسا چھ یِوان تہٕ یِم ہسا چھِ کولڈ کران فیٖل یِم ہسا چھِ گژھان بیمار ییٚتہِ ہسا چھِ واریاہ بیڈ اِمپیکٹ پیوان اَمہِ معملَن خٲطرٕ ییٚتہِ ہسا چھِنہٕ گریٖن یاڈس ایویلیبٔل اینمٔلن خٲطرٕ کیٚنہہ نیبرِمین مُلکن منٛز ہسا چھُ مطلب کٔشیٖر منٛز ہسا چھُنہٕ گریٖن یاڈس ایویلیبل کُنے جایہِ خاص کُنہِ کُنہِ جایہِ تہٕ مَگر کِہینۍ چھِنہٕ نیبرِمین مُلکن منٛز چھُ واریاہ گریٖن یاڈس ایویلیبل اینمٔلن خٲطرٕ ییٚتہِ چھِ گژھان واٹر شوٹیج بیڈ کٔلیمیٹ چھُ آسان منٛز ہارٕش ویدر چھُ آسان پٔلاسٹِک چھُ آسان یَپٲرۍ أندۍ پٔکۍ پَتہٕ چھِ یِم کھٮ۪وان یِم چھِ گژھان بیمار پَتہٕ چھُ دَوا پیوان یِمَن اَنُن گریٖن یاڈس چھِنہٕ ییٚتہِ ایویلیبٔل ٹوٹل آف کِہینۍ نیبرِمین مُلکن منٛز چھُ گریٖن یاڈس ایویلیبل بیٚیہِ چھِ تَتہِ روزان ٹھیٖک تہِ جانور کٔشیٖر منٛز چھُنہٕ روزان ٹھیٖک جانور کیٚنہہ ییٚتہِ چھِ آسان شیٖن وَندَس پَتہٕ چھِ یِم بیمارِ گژھان یِمن چھُ تَپھ کھسان باقٕے باقٕے چیٖز گژھان زوٗ چھُنہٕ آسان یِمن برابر کِہینۍ سَمر چھُ آسان سَمرَس منٛز ہسا چھِ یِم روزان ٹھیٖک یِم ہسا چھِ پتہٕ أسۍ یِم تیٖر سوزان بالَن پٮ۪ٹھٕ یِم ہسا چھِ پَتہٕ گاسہٕ کھٮ۪وان تَتہِ یِم ہسا چھِ واریاہ واریاہ چیٖزاَنان تَتہِ گاسہٕ نوٚو نوٚو یِم ہسا چھِ اَمہِ سۭتۍ روزان فِٹ آ ییٚلہِ وَندٕ چھُ یِوان یِم ہسا چھِ گژھان بیمار ہر کانہہ جانور ہسا چھُ وَندَس منٛز ییٚتہِ گژھان بیمار